کینٛہہ ٹایمہٕ برونٛہہ ٲس مےٚ سکنس واریاہ واریاہ زیادٕ پرابلم مےٚ ٲسۍ واریاہ مُشکلاتَن ہُنٛد سامنہٕ پیٚوان کرُن پھٔلۍ ٲسۍ نیران ریشیز ٲسۍ گژھان واریاہ واریاہ چیٖز ٲسۍ گاژھان پَتہٕ کور مےٚ میانہٕ فرینڈِ کوٚر مےٚ رِکمنٛڈ ژٕ کر یوز ماما أرتھٕکۍ پروڈکٹ مےٚ کوٚر پَتہٕ تمیُک فیس واش یوز بیٚیہِ تمیِچ کریم بیٚیہِ تمیُک سیرم سُہ چھُ واریاہ واریاہ واریاہ زیادٕ فٲیدٕ مند تمہٕ سۭتۍ چھُ میلان نیچرل لوٚک بیٚیہِ چُھنہٕ اتھ کٕہٕنۍ تہِ سایِڈ اِفیٚکٹ